پانٛژھ لَچھ پَنٛژوَںٛزہ ساس پَانٛژھ ہتھ پَنٛژوَںٛزہ پانٛژھ پانٛژھ پانٛژھ پانٛژھ پانٛژھ پانٛژھ گوٚو حظ اَکھ نَمبَر بیٛاکھ نمبر حظ گوٚو شےٚ لَچھ شُہٲٹھ ساس شےٚ ہتھ شُہٲٹھ شےٚ شےٚ شےٚ شےٚ شےٚ شےٚ گٔے زٕ نَمبَر وۄنۍ گوٚو تریٚیِم نمبر سَتھ لَچھ ست سَتسَتتھ ساس سَتھ ہتھ سَتسَتتھ سَتھ سَتھ سَتھ سَتھ سَتھ سَتھ گٔے حظ ترٛےٚ نَمبَر وۄنۍ گوٚو ژوٗرِم نمبر ٲٹھ لچھ اَرشیٖتھ ساس ٲٹھ شیٚتھ اَرشیٖتھ ٲٹھ ٲٹھ ٲٹھ ٲٹھ ٲٹھ ٲٹھ گٔے حظ ژور نَمبَر وۄنۍ گوٚو پوٗنٛژِم نمبر نَو لَچھ نمنَمَتھ ساس نَو شیٚتھ نَمنَمَتھ نَو نَو نَو نَو نَو نَو گٔے حظ پانٛژھ نَمبَر